اَگَرے أسۍ وٕچھو زِ اَگَرے زمیٖندار کانٛہہ چھِ سُہ کیاہ چھُ مَطلَب کَران بیاکھ کینٛہہ بِزنٮ۪س یا سُہ کیاہ چھ یَژھان مَطلَب کَرُن زِ اکھ چَلاوہا بہٕ پَنُن زمیٖندٲری ہُنٛد کار تِتہٕ بیٚیہِ کَرٕ ہا بہٕ یہِ بِزنٮ۪س تہِ اَگَر أسۍ وٕچھو زیادٕ پَہَن زمیٖندار چھِ کَران کٲم زِ تِم چھِ تِمو چھِ ترٲمٕتۍ دُکان تِمو چھِ ترٲمٕتۍ دُکان سُے بِزنٮ۪س چھِ تمو تِم کَران یا چھِ کٲنٛسہِ چھُ کِریان دُکان مَسالہ وَسالہ کٕنان یا باقٕے چیٖز یا کانٛہہ چھُ کران کٲم کٲنٛسہ چھ کَپَر دُکان یا کانٛہہ چھ کَران کٲم یِمے یِمے بِزنٮ۪س چھِ کَران ییٚتہِ تہِ مَطلَب یِم زمیٖندار چھِ یِم چھِ یِمے بِزنٮ۪س کَران یا کانٛہہ چھُ کَران کٲم کانٛہہ مَطلَب زمیٖندار اَگَرَے آسہِ سُہ چھُ آسان کینٛہہ باپار کٲم کران یا چھُ کانٛہہ چھُ کَران قٲلیٖن باپارٕ کانٛہہ چھُ کَران مَطلَب کانٛہہ چھُ آسان کانٛہہ کانٛہہ چھُ کَران یہِ بِزنٮ۪س زِ سُہ چھُ آسان یِم فراک سوٗٹ وراک سوٗٹ یِمے کٲم دِوان مَطلَب یِمَن کٔرِو سِژنہِ کٲم یِمے بِزنٮ۪س چھِ ییٚتہِ کَران یِم زمیٖندار شخص یا اَگَرے أسۍ وٕچھو کٲنٛسہِ زمیٖن دارَس چھ آسان گَرِ ٹریٚکٹَر چھ آسان گٲڑۍ چھِ آسان یا یِمے چیٖز چھِ آسان تمو چھِ پَتہٕ آسان یِمَن تھیمٕتۍ ڈرایوَر چَلاونہٕ خٲطرٕ مَگَر پونٛسہِ چھِ تِم دِوان أمسٕے اتھہِ یُس یِمَن یٔمس یِم آسن مَطلَب یُس یِمَن مٲلِک آسہِ سُہ چھُ آسان یہے زمیٖندار پونٛسہٕ وونٛسہٕ چھِ یِم دِوان أمسٕے اتھہِ یِہے بِزنٮ۪س چھِ ییٚتہِ کَران یِم زمیٖن دار یا کانٛہہ چھ آسان وَنان ہے بہٕ تراوٕ دُکان بہٕ کَرٕ مَطلَب بہٕ کَرٕ یہے دُکان بِزنٮ۪سٕے یا اَڑٮ۪ن چھ آسان مَطلَب پَننِس گامَس مَنٛز دُکانہٕ اَڑٮ۪ن چھ آسان مَطلَب اَڑٮ۪و چھُ آسان بیٚیِس قصبَس مَنٛز ترٲمٕتۍ دُکان یا شَہرَن مَنٛز ترٲمٕتۍ دُکانہٕ مَگَر سۭتۍ سۭتۍ چھِ تِم آسان یہِ پَنٕنۍ زمیٖن دٲری تہِ سۭتۍ سۭتۍ کَران یا کانٛہہ چھُ آسان وَنان ہے بہٕ اَنہٕ گٲڑۍ بہٕ چَلاو سۄے بہٕ چَلاو بہٕ کَرٕ پانے یہے کاربار کَرٕ بہٕ بہٕ چَلاوٕ گٲڑۍ سَوارِ وَوارِ آسنَم یِوان یِہے بِزنٮ۪س چھِ ییٚتہِ کَران یِم زمیٖن دار اَڑٮ۪ن چھِ گاڑِ أڑۍ چھِ دُکان چَلاوان یا أڑۍ چھِ یِمے یِم باپار کَران أڑۍ چھِ یِمے قٲلیٖن وۄستہٕ آسان أڑۍ أڑۍ چھِ آسان قٲلیٖن وۄستہٕ أڑۍ چھِ آسان یِمے شالَن ہٕنٛدۍ وۄستہٕ یِم تِلہٕ شال یا یِم کامہِ دار شال یا کامہِ دار سوٗٹھ کٲم تراوان یِہے بِزنٮ۪س چھِ ییٚتہِ کَران یِمے زمیٖن داری چھِ یہِ کَران اکھ چھِ تِم پَنٕنۍ زمیٖن دٲری تہِ کَران تہٕ بیٚیہِ چھِ تِم یہِ سایڈ بِزنٮ۪س وَنان اتھ سایڈ بِزنٮ۪س مَطلَب یِہے سایڈُک کار بار بیٚیہِ کار بار تہِ چھِ کَران مگر پنٕنۍ زمیٖن دٲری تہِ چھِ تِم سۭتۍ سۭتۍ کَران زیاد پَہَن چھِ ییٚتہِ اَگَرے وچھو زیاد پَہَن چھِ ییٚتہِ یِہے دُکان دٲری کَران کٲنٛسہِ چھ کِریان دُکان کٲنٛسہِ چھ سوٗٹَن ہُنٛد دُکان کٲنٛسہِ چھُ بوٗٹَن چَپنٮ۪ن ہُنٛد دُکان کٲنٛسہِ چھِ مَطلَب بوٚڑ بارٕ مَطلَب ہوٹَل آسان کانٛہہ ہوٹَل تہِ چھِ آسان چَلاوان وازوان ہوٹَل تہٕ مَگَر بیٚیہِ یُس یہِ أمس یہِ پَنُن کاربار چھ آسان یہے زمیٖن دٲری تہٕ یہِ تہِ چھُ سُہ آسان پَکناوان أتھۍ سۭتۍ سۭتۍ کتھ سۭتۍ سۭتۍ اکھ چھُ سُہ یِہے کاربار پَکناوان یِہے زمیٖندٲری تہِ پَکناوان مَگَر سُہ چھُ پَنُن ہوٹَل تہِ آسان چَلاوان تکیازِ تٔمِس چھ سُہ بِزنٮ۪س تہِ آسان تہٕ یہِ زمیٖن دٲری تہِ چھُ سُہ آسان کَران دۄنوے کامہِ چھُ سُہ آسان کَران یِہے مَطلَب مَگَر زیادٕ چھ زیادَن چھِ یِمے ہوٹَل دُکان یِمے یِمے چھِ کامہ چھِ کَران ییٚتِکۍ یِم یا یَژھان تہِ چھِ اَگَرَے کانٛہہ نوٚو تہِ ییٚژھِ تراوُن کانٛہہ بِزنٮ۪س سُہ تہِ چھ کَران یِہے مَطلَب وَنان نہَ بہٕ تراوٕ دُکان یا بہٕ اَنہٕ گٲڑۍ یا بہٕ تراوٕ ہوٹَل یِمے یِمے کامہِ چھُ سُہ یَژھان کَرنہٕ بَس بیٚیہِ نہٕ کِہِیٖنۍ